اگر أسۍ کَتھ کَرو نا بارہمولاہٕچ تہٕ ییٚتہِ چھِ یِوان واریاہ زیادٕ جاناوار یِم جنگلَن منٛز آسان چھُ تَتھ منٛز چھُ ہاپُتھ چھُ آسان سٕہہ چھُ آسان مگر سٕہہ چھُمو واریاہ زیادٕ کَم لَگ لَبنہٕ تہٕ ہاپُتھ چھِ آسان واریاہ زیادٕ سُہ چھُ گامَن منٛز تہِ منٛزٕ منٛزٕ وَسان ہُتھ کٔنَن چھِنہٕ مےٚ ییٚتہِ کانٛہہ ہانۍ تہِ تیُٚتھ کانٛہہ وٕچھۍ مُتَن اِدار ییٚتہِ أمہٕ أسہِ أہٕنٛز پرٛوٹکشَن کَرو وایلڈ لایف اَنِمٕلَن ہٕنٛز پرٛوٹَکشَن کَرو یِتھ کٔنۍ چھُنہٕ مےٚ کانٛہہ ہانۍ تہِ وٕچھۍ مُتَن تہٕ البتہ یِم جنگل چھُ ییٚتہِ چھُ واریاہ اَصٕل اَصٕل بٔڑۍ جنگل یِمَن منٛز یِم جاناوار اَصٕل پٲٹھۍ چھِ تِمَن پَنُن یُس تٕمَن مطلب نیچرَل ہیبِٹیٹ چھِ آسان تَتہِ چھُ تم روزان اَصٕل پٲٹھۍ البتہ وۄنۍ چھِ لوٗکو روٗزمُت یہِ جنگَل تہِ چھِ تَتہِ کُلی وُلۍ چھِ ژَٹان ییٚمکہِ وَجہ سۭتۍ تِم گامَن کُن یِوان چھُ تہٕ گامَس منٛز چھُ یِم چاروٲے واروٲے چھِ آسان تِمَن پٮ۪ٹھ حملہٕ کَران یا لوٗکَن پٮ۪ٹھ تہِ حملہٕ کَران تہٕ پٔتمو کینٛہہ ہو ؤریو پٮ۪ٹھ لٔگۍ یِم زیادٕ زیادٕ یِم کیس اِن گَژھنہِ کیٛازِکہِ یِم جاناوار چھِوٕ گامو کٔنۍ وَسان